سٲنِس بڈگام ڈِسٹرکَس منٛز چھِ سارنٕے اَکٕے زَبان سۄ گٔے کٲشِر چھِ أسۍ زیادٕ بولان سۄ گٔے کٲشِر ییٚتہِ چھنہٕ مطلب اَتھ بیسہِ پٮ۪ٹھ مطلب اَتھ بُنیادِ پٮ۪ٹھ چھُنہٕ سٲنِس بڈگام ڈِسٹرکَس منٛز لُکھ گٔمٕتۍ گرُپَن منٛز مطلب حِصن منٛز چھِنہٕ گٔمٕتۍ لینگویج ہِندِس بُنیادَس پٮ۪ٹھ گرُپَن منٛز آمٕتۍ نَقسیٖم کرنہٕ کیٚنہہ یا کاسٹہٕ کِس یا زاتہِ ہِندِس بُنیادَس پٮ۪ٹھ أسۍ وَنو یہِ سٲنِس ییٚتہِ بڈگام ڈِسٹرکَس منٛز چھِ زیادٕ تہِ چھِ گَنٕے شیخ اَہنگر چھِ نٲیِد چھِ أمۍ چھِ یِوان ییٚتہِ ماننہٕ مطلب یِم چھِ وَتہِ طبقٕکۍ یِم چھِ لَوَر طبقٕکۍ مَگر ریسپیکٹ چھُکھ یِوان دِنہٕ عزتھ چھُکھ برابر یِوان دِنہٕ کلچر سون اَپناوُن یہِ اَسہِ کیاہ چھُ پَنُن کَلچر یہِ چھِ أسۍ سٲری ہِیو اَپناوان مطلب اَسہِ چھُنہٕ اَلگ الگ یہِ کیٚنہہ مطلب ہُہ چھ شیخ یا أمۍ سٕنز زَبان چھِ اَلگ کانہہ ہٮ۪کہِ اردوٗ تہِ ؤنِتھ پَنٕنۍ پٲٹھۍ کانہہ ہٮ۪کہِ اِنگلِش تہِ کٔرِتھ مَگر پرٛٮ۪تھ کٲنسہِ چھُ کٲشِر زَبان سٲنِس بڈگام ڈِسٹرکَس منٛز گۄڈٕنِک چھِ دِوان مَدر لینگویجے مَگر یُس أزِچ جینریشَن چھِ یِم أزِکۍ شُرۍ چھِ زیوان تِم چھِنہٕ زیادٕ پریفرَنٕس دِوان زیادٕ مطلب زور چھِنہٕ دِوان تٕم کٲشِر لینگویج پٮ۪ٹھ کیٚنہہ تٔمۍ چھِ زیادٕ کوٗشِش کران اِنگلِش تہٕ بیٚیہِ اردوٗ زیادٕ چھِ مَگر کران اِنگلِشی مطلب لینگویج ہُند اَثر چھُی نہٕ زَبانہِ ہُند اَثر چھُی نہٕ سٲنِس یَتھ پٮ۪ٹھ کانہہ وَنہِ کانہہ وَنہِ کانہہ زَبان اَتھ پٮ۪ٹھ چھُنہٕ گرُپَن منٛز آمٕتۍ أسۍ تگلیٖم تَقسیٖم کرنہٕ کیٚنہہ یا شی مُسلِم مطلب مُسلمَان چھِ بَٹہٕ چھِ تِم چھِ سٲری ہِہی ییٚتہِ کَشمیٖرَس منٛز سٲنِس خاص کر سٲنِس بڈگام ڈِسٹرکس منٛز